ہیٚلو ہیٚلو اسلام علیکُم اَہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک مےٚ حظ اوس مانٛچھ ضروٗرت کٔہۍ حظ کِلوٗ گژھان مےٚ حظ چھِ پانٛژھ دَہ کِلوٗ ضروٗرت

یہِ حظ یہِ یہِ بَڈگام مارکٮ۪ٹَس منٛز توٗرۍ چھُ یہِ واتناوُن آ سلام علیکُم